سٲنِس ایریاہس منٛز چھِ واریاہ شُرۍ دِوان قومی سطحس پٮ۪ٹھ امتِحان یتھ منٛز زن نیٖٹ چھُ جے ڈبٕل ای چھُ یا باقٕے امتِحان تہِ چھ امہِ امتِحان موٗجوٗب چھِ شۭرۍ گژھان کران پنٕنۍ تیٲری امہِ امتِحان خٲطرٕ یِم چھِ گژھان واریاہن کوچنگ ادارن یِمن منٛز زن یِم پنٕنۍ پان چھِ کران تیار یِم قومی لیٚول یِم سطحس پٮ۪ٹھ یِم امتِحانن خٲطرٕ یِمن کوچنگ یہِ یِم یہِ اِدارن منٛز چھِ کینٛہہ کوچنگ اِدار یِمن منٛز أسۍ ونو اسمانیا بلِو اننت ناگ چھُ یا انک اِنسچوٹ اننت ناگ چھُ یا سبلایِم کُلگام چھُ یا ٹارگیٚٹ پی ایم ٹی سرینگر چھُ یا آکاش سرینگر چھُ یِم چھِ کینٛہہ یہ ہسا یہِ اِدارٕ یِمو سٕنٛدۍ ذٔریعہِ شُرۍ چھِ پنُن اۭں پنٕنۍ یِم یہ ہسا یہِ اتھ قومی لیٚولہِ خٲطرٕ پنُن پان تیار کران واریاہ اِدار چھِ اسہِ اتھ منٛز مدد کران لیکِن آز تر آز کل چھِ زیادٕ تر شُرۍ آن لاینٕے پرٮ۪فر آن لاینٕے یہ ہسا یہِ کوچنگ زیادٕ کران یتھ منٛز زن فزِکٕس والا چھُ وِدانتوٗ چھُ تہٕ یہ ہسا یہِ ان ایٚکیڈمی چھِ یِم شُرۍ چھِ یِم کیاز چھِ آن لایِن زیادٕ یژھان کوچنگ کرٕنۍ تِکیاز اکھ چھ اتھ منٛز واریاہ زیادٕ فیس کم تہٕ بییٚہِ چھِ یہ ہسا یہِ یِم تربیت زیادٕ بچن رٕژ مِلان تہٕ بییٚہِ چھُ زیادٕ سبکھ یِوان اتھ منٛز پرنہٕ